میون سوال چھُ وَنان کہِ تٕہٕنٛدِس ضِلعس منٛز کَم چھِ مین وسٲیل روزگارٕکۍ زٔمیٖندٲری چھےٚ پانَے چھےٚ لوٗکھ سٮ۪لٕف اٮ۪مپٕلایمٮ۪نٛٹ چھےٚ کہِ لوٗکھ چھےٚ کَران زیادٕ پَسنٛد کَرُن گورمٮ۪نٛٹ جاب کِنہٕ تِم چھِ یَژھان پرٛایویٹ جاب کَرٕنۍ تۄہہِ چھُوا نوٹِس کوٚرمُت کہِ تِہنٛدِس ضِلعس منٛز چھِ بے روزگٲری زیادٕ اگر یُتھ یُتھ کٔنۍ أسۍ وٕچھو کہِ سٲنِس یُس یَتھ ضِلعس منٛز چھِ ییٚتہِ چھِ مین سورُس یُس چھِ سُہ چھِ زٔمیٖندٲری تِکیٛازِ أسۍ چھِ وٕنۍکٮ۪نَس چھِ ییٚتہِ زٔمیٖندٲریو پٮ۪ٹھٕ واریاہ لوٗکھ پَنُن گَرٕ چَلاوان أڑۍ چھِ کَران أڑۍ چھِ وۄتھان آز چھِ یِتھ کٔنۍ آز چھِ ہردُک موسم آز چھِ دانہِ وٹنُک موسم لوٗکھ کَرَن زٔمیٖندٲری گاسہٕ کٕنان اَڑٮ۪ن یہِ أڑۍ کٕنان دانہِ أڑۍ کٕنان پَتہٕ توٚمُل یِتھَے کٔنۍ چھِ واریاہ واریاہ چیٖز اَمبٕرۍ چھِ کٕنان ڈوٗنۍ چھِ کٕنان یہِ واریاہَن لوٗکَن واریاہَن کیٚنٛہہ یِم چھِ آز شیٹھَن سَتھَن پٔرسَنٛٹَن چھِ یِہوٚے ییٚتہِ روزگار پَتہٕ وٕچھو کہِ لوٗکھ چھِ کَران لوٗکھ چھِ کَران پَسَنٛد گورمٮ۪نٛٹ جاب کَرٕنۍ تِکیٛازِکہِ سُہ چھِ تِمَن آسان تِمَن پٔرمِنٮ۪نٛٹ گورمٮ۪نٛٹ جاب چھِ آسان گورمٮ۪نٛٹ جاب وۄنہِ مگر چھَنہٕ سۄ مِلٲنۍ ییٚتہِ ٲس سُہ آسان کہِ وۄنۍ کَرہٲن لوٗکھ چھِنہٕ پرٛایویٹ جاب ییٚتہِ چھَنہٕ چھَنہٕ تِتھ کٔنۍ کَمپٔنی کُنہِ پرٛایویٹ کَمپٔنی تِم گژھَن یِتھ کٔنۍ چھِ کَنٛٹِرٛیَن منٛز آسان آوُٹ سایڈ نیٚبرِمٮ۪ن کَنٛٹِرٛیَن مَنٛز لوٗکھ چھِنہٕ اَگَر تَتہِ اَن اٮ۪مپٕلایمٮ۪نٛٹ آسہِ تَتہِ آسہِ نہٕ بےٚ روزگٲری سُہ چھِنہٕ تِم چھِ وۄتھان پٔرِتھ کٔرِتھ تہٕ گَژھان چھِ کَمپٔنیو مٔنٛزۍ ییٚتہِ چھَنہٕ تہِ تہِ نہٕ کِہیٖنۍ ییٚتہِ چھِ وۄتھان گژھان چھِ پٔرِتھ کٔرِتھ لوٗکھ یہِ بےٚ روزگار بیٚہوان گَرِ گژھان بٮ۪کار پَتہٕ گوٚو یہِ کہِ مطلب کہِ اَسہِ چھےٚ نوٹِس چھےٚ کوٚرمُت کہِ ییٚتہِ چھِ اَن اٮ۪مپٕلایمٮ۪نٛٹ بےٚ روزگارٕ چھےٚ آ کہِ تُہۍ وٕچھو أسۍ وٕچھو گۄڈٕنٮ۪تھ نِمو أسۍ پانَس پٮ۪ٹھ أسۍ چھِ وٕنۍکٮ۪نَس کٔرِتھ پی جی کٔرۍ کٔرۍ چھِ أسۍ سٲری وۄنۍ اگر نہٕ اَسہِ مجبوٗری آسہِ ہے اَگَر نہٕ بےٚ روزگٲری آسہِ ہے أسۍ کَتہِ کَرہو یَتھ پٮ۪ٹھ وٕنۍکٮ۪نَس یَتھ یَتھ پٮ۪ٹھ کَرہو کہِ اَسہِ زینو یِتھ کٔنۍ پونٛسہٕ بےٚ روز تہٕ أسۍ چھِ بےٚ روزگٲری یِمہٕ أسۍ کَرو آز یَتھ تِمَن ٹاپۍکَن پٮ۪ٹھ کَتھ أسۍ زینو کیٚنٛہہ أسۍ کَرو کَتھٕ بَہہ کہِ لَنٛگویج خٲطِر اوس یہِ ٹھیٖک کہِ اَسہِ ٲس پَنٕنۍ لٮ۪نٛگویج گَژھِ ہے اَسہِ اَصٕل یہِ ٲس مگر مین ریٖزَن چھِ ییٚتہِ کہِ بے روزگٲری چھِ واریاہ کہِ اَسہِ پے یَتھ پٮ۪ٹھ کَتھ کَرٕنۍ کہِ اَسہِ دوٚپ کُنہِ اَنٛدٕ یی ہے نَہ کِہنۍ نَہ چھِ ییٚتہِ وۄنۍ یِتھ کٔنۍ مےٚ ووٚن ییٚتہِ چھَنہٕ کَمپٔنی کِہںی کہِ کَرو پرٛایویٹ کَمپٔنِیَن منٛز کیٚنٛہہ گورمٮ۪نٛٹ جاب مِلُن چھَنہٕ آسان پوسٹَس چھِ نیران اٮ۪گزام چھَنہٕ گَژھٲنی تِمَن ہٕنٛدۍ کٮ۪نسَل چھِ گژھان چھِ واریاہ یِتھَے کٔنۍ کیٚنٛہہ تَوَے چھِ نَتہٕ چھِ کَران لوٗکھ وۄتھان وٕچھان کُنہِ جایہِ کَتَس کیٛاہ بَنہِ اور کُنہِ جایہِ دِنَکھ پانٛژھ ہَتھ رۄپیہِ شےٚ ہَتھ رۄپیہِ تَمہِ باپَتھ پٮ۪وان کَرُن یا کُنہِ جایہِ زٔمیٖندٲری گَژھان